اَسلام علیکم کیٛاہ سا ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ کیٛاہ اوسُو وَنُن ڈِزاین حظ تُہُنٛد مگر تۄہہِ ما کوروُ پَتہٕ کال وال کِہیٖنۍ تہِ نہٕ پتہٕ مےٚ حظ آو نہٕ فون کٕہٕنۍ تہٕ ویسے ما آسہِ یہِ مُشِتھ ما آسہِ اَسہِ گوٚمُت اچھا ؤنِو سا وۄنۍ کیٛاہ چھُو تۄہہِ کَرُن وۄنۍ

کۭتِس تام بَجَٹ کوٗتاہ چھُو تٕرٛہ پانٛژھ تٕرٛہ لچھ حظ زٔمیٖن کوٗتاہ چھُو تۄہہِ اَتھ ژور مَلٕرٕ حظ تۄہہِ چھُو دۄن مَلرَن منٛز بناوُن تیٚلہِ ہہ ٹھیٖک کٔژ سِٹوری چھُ تھاوُن تۄہہِ ٹوٗ سِٹوری حظ ہال چھُ کڑُن بۄنہٕ ٹھیٖک ٹھیٖک تُہۍ ؤنۍتو مےٚ کَتھ اَکھ باتھروٗم چھُو اَٹیچ تھاوُن ہر کُنہِ کِنہٕ نہ اگر تُہۍ پانٛژھ تٕرٛہ لچھَس منٛز چھِو وَنان پانٛژھ تٕرٛہ لچھ منٛز گژھ آرام سان کٔرِتھ

ٹھیٖک ؤنۍتو مےٚ حظ یہِ سَایٹہِ پٮ۪ٹھ کر دِمو تیٚلہِ نظر أسۍ اَتھ کٔھسی نا مگر تھوڑا تۄہہِ چھُو ڈِزایِن ٹوٗ ڈی یَس منٛز ضوٚرتھ کِنہٕ تھری ڈی یَس منٛز چھُو تۄہہِ ضوٚرَتھ نہ حظ تھری ڈی یَس منٛز باسیو نہ تۄہہِ سورٕے ریلِسٹِک مطلب کِتھ کَنہِ بنیو تۄہہِ کیٛاہ گژھیو تۄہہِ روزُن بیٚٹَر اَتھ کیوہو لَگہِ پتہٕ تۄہہِ لَگَن پانٛژھ لَگنَس ہُمہِ نِش اٮ۪کٕسٹرۂے تہٕ پتہٕ کیٛاہ گژھِ اَصٕل بَنہِ نہ حظ تیُتھٕے تتھ منٛز چھُ تَتھ منٛز چھِ یِتھ کٔنۍ ویٖڈیو چھنہٕ حظ ویٖڈیوگرافی کران کُنہِ چیٖزَس أسۍ چھِ کَران یتھۍ پٮ۪ٹھ رِوٹَرس پٮ۪ٹھ حظ أسۍ چھِ بَناوان یہِ برابر سیم بَناوان کِتھ کٔنۍ مطلب یِتھ کٔنۍ آسان چھا برابر مَکان تۄہہِ باسیو برابر مَکان بَنٲیِتھ پَنُن ژوٚن مَلرَن پٮ۪ٹھ دۄن مَلرَن پٮ۪ٹھ مکان ژور مَلرٕ زٔمیٖن تۄہہِ یِیو اِںٹیٖریَر وِنٹیٖریَر حظ سورٕے اَتھِ تمۍ منٛز چھت وَوت کھیٚتھ گژھِ باقٕے سورٕے یِیو تۄہہِ تھرٛی ڈی یَس منٛز زَبردَس حظ ایچ ڈی کالٹی حظ کیٛاز یہِ گژھیو خۄش گژھٕنۍ یہِ کیٛاہ مطلب یہِ کیٛاہ قٕصہ چھِ سُہ نیٖریو تۄہہ تھٲڈ یَتھ منٛز اگر تۄہہ ہال چھِ کڑُن سُہ گوٚو پَتہ پَشَس پٮ۪ٹھ حظ نیٚرِ ہال آرام سان تَتھ حظ پٮ۪ٹھ چھِ نیران ہال سیٚکنٛڈ سِٹوری منٛز کیٛاز تھٲیو تُہۍ ہال سیکنٛڈ سِٹوری منٛز کَمرٕ صحیح اچھا ٹھیٖک ٹھیٖک اِنشاء اللہ حظ کَرو حظ کوٗشِش تمہِ نِش سُہ نیٚرِ اَصٕل واریاہ اَصٕل حظ نیٚرِ تۄہہِ چھُو وۄنۍ تَمۍ آیہِ تۄہہِ چھُو ٹوٹل پانٛژھ تٕرٛہ لچھ ہہ پینلِنگ وینلِنگ ما چھُو تۄہہ کَرٕنۍ نہ نہ حظ پتہٕ ما چھِ سٲرۍسی ما چھِ آسان ہالَس چھِ ضروٗری آسان کَرٕنۍ ترٛیٚیِمِس پوٚہرَس دَہ اگر تۄہہِ ڈا زٕ مَلرَن پٮ۪ٹھ چھِ بَناوُن تیٚلہ نیرَن دہ بَے دہ نیرن تیٚلہِ وۄنۍ کَرو بہٕ داہ بَے بہہ تہٕ کُنہِ کہہ اَکھ زٕ کمرٕ کیٛازِکہ سٲری کمرٕ گٔژھ نہٕ لۄکٕٹۍ گژھٕنۍ کِہیٖنۍ تہِ اَہَن حظ پوٚژھ ووٚژھ چھِ یِوان سُہ چھِ آسان بٲقی چیٖز پتہٕ اَہَن حظ مےٚ حظ ووٚنمو تۄہہِ تَمی موجوٗب گۄڈَے مطلب أسۍ دِمو سایٹہِ پٮ۪ٹھٕے نظر تیٚلہِ یِمَو اِنشاء اللہ یِمو پگاہ أسۍ تہٕ بہٕ کَرَو تۄہہِ فون تٔمۍ ساتہٕ ییٚلہِ بہٕ نیرٕ نہٕ حظ ییٚتہِ آفِس آفسہٕ پٮ۪ٹھ نیرٕ نا بہٕ کرو تۄہہِ فون تہٕ تُہۍ روٗزیو تیار ہہ اوکے چلو اللہ حافِظ